اَسَلامُ اَلیکُم وَرَحمَتہُ اللہِ وَ بَرَکاتُہٗ تُہۍ چھو حٕظ ٹھیٖک اَہن حظ ٹھیٖک حٕظ سٲری چھِو حٕظ ٹھیٖک اَحہن حظ ٹھیٖک حٕظ اَہن حظ سٲری حٕظ ٹھیٖک یہِ بہٕ ٲسٕس نہ حٕظ وٕنی تُہٕنٛز گاڑِ مَنٛز آ یِتھُے بہٕ وَنۍ واژیس آ تہٕ مےٚ چھُ گوٚمُت فون تہٕ بیگ مٔشدی اتھ مَنٛز آ وِن ترٲوِس نہ حٕظ بہٕ تۄہہِ پَتھَر آ اتھ مَنٛز روٗد مےٚ بیگ بییٚہِ روٗدُم فون تہٕ تُہۍ دِیِو گۄڈٕ نَظَر اَتھی مَنٛز چھےٚ فون اَہن حظ اتی روٗد اَتھی گاڑِ مَنٛز آیَس بہٕ لاسٹَس آ تُہۍ دِیِو حٕظ نَظَر گۄڈٕ أسۍ چھِ واریاہ اِمپاٹَنٛٹ مےٚ بہٕ ہیٚکہٕ نہٕ نہَ کُنہِ گاڑِ مَنٛز کھٔسِتھ نہَ کینٛہہ مےٚ چھُ فونسٕے مَنٛز نہَ چھُ مےٚ پونٛسہِ نہَ کِرایہِ نہَ کینٛہہ آ بیگ تہِ چھُ اَتھی مَنٛز میون پٔرٕس تہِ تہٕ بیٚیہِ چھُ میون فون تہِ اَتھی مَنٛز آ تُہۍ دِیِو نَظَر بہٕ چھَس تیٚلہِ بہٕ ؤژھِس نہَ گاڑِ مَنٛز پَتھَر آ بہٕ پیارٕ تیٚلہِ ییٚتی مَگَر تُہۍ دِیِو گۄڈٕ نَظَر چھَ اتھ مَنٛز کِنہٕ نہَ اَہن حظ اَہن حظ بہٕ ٲسٕس لاسٹٕچ گٲڑۍ ٲسۍ یِہے ییٚمہِ مَنٛز بہٕ پَتھَر ؤژھس اَہن حظ فون تہِ بیٚیہِ روٗد یہِ بیگ آ آ تُہۍ دِیِو حٕظ نَظَر تہٕ تیٚلہِ أنِو تُہۍ یَتھی لوکیشَن بہٕ کَتیٚتھ چھَس تہٕ یہِ دیٖتو مےٚ واپَس اَدٕ ہیٚکہِ بہٕ کُنہِ جایہِ گٔسِتھ اَہن حظ اَہن حظ اَہن حظ ٹھیٖکھ حٕظ چھُ تہٕ تُہۍ کٔرِو مےٚ یہِ واپَس مہربٲنی کٔرِتھ تہٕ بہٕ ہیٚکو نہٕ امہِ وَغٲر کُنہِ جایہِ گٔژھِتھ نہَ کُنہِ گاڑے کھٔسِتھ بہٕ اِمہہَ اوٗرۍ مےٚ چھُنہِ کِرایہ تہِ کِہیٖنۍ مےٚ چھ کِراے تہِ اَتھی بیگَس مَنٛز چلو دِیِو حٕظ تُہۍ نَظَر تہٕ مےٚ ؤنۍ زیٚو ٹھیٖک حٕظ چھُ اَسَلامُ علیکُم